اَلسلام علیکُم وعلیکُم السلام اَہن حظ اَہن حظ أسۍ چھِ فیضان بُٹیٖک کیٛاہ حظ اوس حُکُم

اَسہِ حظ حظ بِلکُل حظ بَنَن اَسہِ حظ چھِ ییٚتہِ کٲرۍ گَر زَبردَست تُہۍ ؤنِو کَتھ سٕٹایلَس منٛز چھُو تۄہہِ بَناوناوُن یا اَگر تُہۍ اَسہِ چھِ واریاہ ڈِزایِنٕز یِم تُہۍ چیک ہیٚکِو کٔرِتھ

کیٚنہہ نہٕ حظ چھُ اِنشاء اللہ حظ بَنَن تِم وقتَس پٮ۪ٹھ کیٚنہہ چھُنہٕ تہٕ ؤنِو حظ تُہۍ ٹھیٖک حظ چھُ اَہن حظ مےٚ باسان تَمہِ برٛونٛٹھٕے حظ آسہِ اِنشاء اللہ تَیار کیٚنہہ چھُنہٕ سُہ حظ چھِ سٲنۍ ذمِہٕ دٲری کیٚنہہ نہٕ حظ چھُ پَرواے اِنشاء اللہ حظ گژھِ اِنشاء اللہ حظ گژھِ بیٚیہِ چھِ حظ کیٚنہہ اَسہِ خٲطرٕ حُکُم

کیٚنہہ تہِ حظ اَہن حظ اچھا حظ ٹھیٖک چھُ بہٕ حظ کرٕ تیٚلہِ کٲم حظ مےٚ چھِ یِم آلریڈی مےٚ ڈِزاین چھِ گۄڈٕ پٮ۪ٹھٕے بَنٲوِتھ بہٕ تھاوَو تۄہہِ تِہِنٛدۍ فوٹوز سٮ۪نٛڈ کٔرِتھ یا یُس سون کیٹَلاگ چھُ ٹھیٖک چھِ حظ تہٕ تُہۍ ہیٚکِو وٕچھِتھ یا یۄس تُہٕنٛز فرٛٮ۪نٛڈ چھِ سۄ ہیٚکہِ یہِ وٕچھِتھ کہِ اَسہِ أسۍ کَم اَسہِ نِش کَم کَم یِم ڈِزاینٕز چھِ یہِ نہ ہٮ۪کو اٮ۪ویلیبٔل تو اِنشاء اللہ حظ گژھِ اِنشاء اللہ بَنہِ آرام سان تُہۍ تہِ مَہ حظ ہیٚیِو فرٛٮ۪نٛڈ سٕنٛز تہٕ فِکِر مَہ ہیٚیِو بیٚیہِ مَہ ہیٚیِو پَنٕنۍ فِکِر تہِ اَسہِ اَہن حظ اَہن حظ

شُکرِیہ حظ شُکرِیہ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ بیٚیہِ بیٚیہِ مَہ حظ چھُ کیٚنہہ چیٖز اَہن حظ اَچھا حظ ٹھیٖک حظ چھُ تیٚلہِ ٹھیٖک حظ چھُ تیٚلہِ حظ پَگاہ ییٖزیو تہٕ بہٕ آسہٕ ییٚتی اچھا وعلیکُم السلام وعلیکُم السلام